ریٖسنٹلی کٔر اَسۍ سیٚلِبریٹ بٔڑ عیٖد یۄس وَنان چھِ عیٖد الاضحیٰ بکرا عیٖد تہٕ تَتھ منٛز چھِ یِوان جانوَرَن ہِنٛز قۄربٲنی دِنہٕ یوٗجولی چھِ یِوان کٔشیٖرِ منٛز یہِ عیٖد مَناونہٕ ترٛٮ۪ن دۄہَن مگر پَتہٕ چھِ سٲری وۄنۍ کَران یہِ سٮ۪لِبریٹ ژۄن دۄہَن برابر اَتھ چھِ یِوان یِم قۄربٲنی ہِنٛدۍ کٹھ چھِ یِم چھِ یِوان اَنٛنہٕ ڈِپٮ۪نٛڈ کَران کمِس کۭژاہ جاے آسہِ اَگَرے کٲنٛسہِ اَصٕل جاے چھِ آسان سپیس گرِ سُہ ہیٚکہِ دَاہ دۄہ وُہ دۄہ برونٛہہ أنِتھ مگر میٚکزِمَم لُکَن چھَنہٕ اَزکَل آسان گَرِ جاے تیٖژاہ کینٛہہ سُپیشٕلی سریٖنَگر سِٹی منٛز تہٕ ییٚتہِ چھِ پرٛٮ۪فَر کَران سٲری اَنُن اَکھ دۄہ یا زٕ دۄہ برونٛہہ دیار عرفُک دۄہ یا عرفُک دۄہ دیار عرفہ گوٚو عیٖذ دۄہ زٕ برونٛہہ عرفہٕ گوٚو عیٖز دۄہ اَکھ برونٛہہ تہٕ یِہُس اوٚن اَسہِ کٹھ اَلبتہ اَسہِ اون دَاہ دۄہ برونٛہٕے اَسہِ دوٚپ أسۍ رَچھ ہن سُہ اَصٕل پٲٹھۍ تہٕ اَسہِ اوس بیٚیہِ تھوڑا درٛمُن ووٚمُن آنٛگنَس کھوٚتمُت ایکسٹرٛے ہیوٚر کُن تہٕ اَسہِ دوٚپ اَتھ گژھِ کَٹِنٛگ تہِ حالانکہِ تٔمۍ کھیوٚو نہٕ پَتہٕ سُہ کِہیٖنۍ تٔمِس پیٚو فیٖڈ ویٖڈ الگ پٲٹھۍ دِنۍ مَکٲے وَکٲے تہٕ اَلبتہ گوٚو پَتہٕ سورُے اَصٕل پٲٹھی ترٛٮ۪ن ژۄن دۄہَن منٲو أسۍ اَصٕل پٲٹھۍ عیٖد گۄڈنِچ عیٖدز دۄہ چھِ أسۍ قۄربان کَران لگ بگ آو پُج کَہہِ بَجے پَتہٕ سپدے ییٚلہِ کٲم ترٛیٚن ژوٚن تانۍ ڈِسٹِربیوٗٹ وغیرہ کٔرِتھ شامَس بَنٲیِس پَتہٕ باربِکیوٗز باربِکیوٗز چھِ أسۍ ہر ؤری بَناوان شامَس چھِ أسۍ انگیٖٹی کَڑان پَتہٕ آنٛگنَس ژٕنٮ۪ن پٮ۪ٹھ کولہٕ ژٕنٮ۪ن پٮ۪ٹھ بَٹھ ژٕنٮ۪ن پٮ۪ٹھ تِمَن چھِ وَنان بَٹھ ژِنہِ تٔتھۍ پٮ۪ٹھ چھِ أسۍ بَناوان باربکوٗز میرنیشَن تھاوان صُبحٲے کٔرِتھ شامَس پَتہٕ آرام سان بَناوان تہٕ واریاہ مَزٕ چھُ یِوان ؤری یَس منٛز چھِ أسۍ کَران زٕ عیٖدٕ سیلبریٹ لَکٕٹ عیٖد تہٕ بٔڑ عیٖد بَہ بَجہِ عیٖز پٮ۪ٹھ چھِ یِوان کَمپیٚریٹِولی زیادٕ مَزٕ کَمپیٲڑ ٹو لَکٕٹ عیٖد کیازِکہِ أمہِ وِزِ چھِ آسان قربان وغیرہ تہِ کَرُن بیٚیہِ چھِ آسان تھوڑا ایٚکسایٹڈ اَمہِ موٗجوٗب